آز برٛونہہ دَہ دۄہ اوٚن مےٚ اَکھ میٚٹرَس اَکھ ییٚمِکۍ پازِٹِو چیٖز بہٕ وٕنکؠن بیان کَرٕ امہِ میٹرَسٕکۍ پازِٹِو چیٖز وَنہٕ بہٕ یِتھ پٲٹھۍ کہِ یُس زَن یہِ میٹرَس چھُ اَتھ منٛز یُس ییر چھُ آمُت یوٗز کَرنہٕ سُہ ہسا چھُ اَکھ مونٛگا ییر تہٕ امہِ مونٛگا ییر کہِ برکت سۭتۍ چھُ امہِ میٹرَسُک یُس زَن ویٹ چھُ سُہ ہسا چھُ واریاہ تہِ حلقہٕ یہِ زَن روٗدمُت تہٕ تَتھ ہسا چھُ ہٮ۪کان ایٖزِلی اَکھ اِنسان تُلِتھ تہٕ بیٚیہِ یُس اَتھ پؠٹھ یہِ چھُ آمُت اَکھ کَوَر ایز کَوَر یوٗز کَرنہٕ اَکھ شیٖٹ اکھ سُہ نَسا چھُنہٕ بۄن دِوان کُنہِ تہِ سرٛیٚہس یا آبس چھُنہٕ سُہ بۄن دِوان وَسنہٕ کینٛہہ سُہ ہسا چھُ تھوڑا سُہ أسۍ وَنو واٹر پروٗف ٹایپَس پؠٹھ حظ آمُت اَتھ یہِ کَوَر پؠٹھ تھاونہٕ تہٕ یِم چیٖز باسے مےٚ اَتھ منٛز پازِٹِو